ہیٚلو سلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ ٹھیٖک شُکُر رۄبَس کُن فرمٲیِو اَہَن حظ اَہَن حظ آ اَسہِ چھِ اَصٕل مٮ۪وٕ تۄہہِ کیٛاہ کیٛاہ چھُو نِیُن اَسہِ چھِ اَصٕل اَسہِ چھِ اَصٕل مٮ۪وٕ ییٚتہِ چھِ کیلہٕ تہِ اَصٕل اگر تۄہہِ تِم چھِو نِنۍ یہِ سنٛگتَر اَدٕ حظ یِمَن چھِ اَصٕل ریٹ یِمَن چھِ اَصٕل ریٹ یہِ کیٛاہ چھِ وَنان اَتھ یہِ تۄہہِ نِیُن چھُو تَتھ چھُ الگ الگ پرٛٮ۪تھ کُنہِ ریٹ یِمَن کیلَن چھِ اَکھ ہَتھ تہٕ وُہ رۄپیہِ چھِ درجَن سَنگتر چھِ ڈۄڈ ہَتھ رۄپیہِ دَچھ چھُوا تۄہہِ تۄہہِ چھُوا دَچھٕ پیٹی نِنۍ کِنہٕ کِلوٗ چھُ نِیُن آدٕ حظ سُہ چھُ گژھان ہُتھٕ پٲٹھۍ چھُ کِلوٗ گژھان اَکھ ہَتھ تہٕ شیٖتھ رۄپیہِ پَتہٕ نِیِو تُہۍ تَمی مُطابق تۄہہِ چھِ وۅنۍ لۅکٕٹ نِنۍ بٔڈ نِنی کٔژ کِلوٗ کُس مٮ۪وٕ کیٛاہ چھُ نِیُن اَہَن حظ اَدٕ حظ اَسہِ چھِ پرٛٮ۪تھ کیٚنٛہہ اَدٕ اَسہِ چھِ پرٛٮ۪تھ کیٚنٛہہ مٮ۪وٕ مٮ۪وٕ بَنہِ ییٚتہِ ییٚتہِ چھِ ہٮ۪نٛد وٮ۪نٛد چھِ سنٛگتَر چھِ کیلہٕ چھِ دَچھ چھِ دٲن چھِ یِم حظ اَمبہٕ چھِ مطلب یہِ تۄہہِ ضروٗرت چھُ یا خاص کَر ژوٗنٹھۍ چھِ دٲن تہِ چھِ واریاہ رٕتۍ واریاہ رٕژ یہِ چھُ نوٚوُے مال اوٚنمُت تِم چھِ واریاہ رٕتۍ مَزٕدار دٲن تِمَن چھِ اَصٕل کالٹی ہٕنٛدۍ دٲن ہا دٲن چھِ زٕ ہَتھ رۄپیہِ کِلوٗ گژھان اَہَن حظ ٹھیٖک اَہَن حظ آ پرٛٮ۪تھ کانٛہہ مٮ۪وٕ حظ چھُ یُس یُس تۄہہِ ضروٗرت چھُ تۄہہِ ؤنوٕے یوٚت تۄہہِ کیٛاہ کیٛاہ چھُو ضروٗرت پرٛٮ۪تھ کیٚنٛہہ بَنہِ اَہَن حظ ٹھیٖک چھُ اَدٕ حظ کٔژِ بَجہِ یِیِو تُہۍ لگ بگ اَدٕ حظ کیٚنٛہہ چھُنہٕ تۄہہِ آسہِ ریڈی تمہِ ساتہٕ تُہۍ وُچھِو تَمہِ ساتہٕ پانہٕ تہِ تُہۍ یِیِو نا دُکانَس پٮ۪ٹھ ییٚمہِ ساتہٕ اَدٕ حظ آدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے واریاہ رُت چھِ مٮ۪وٕ ٹٮ۪نشَن ہٮ۪نٕچ چھَنہٕ ضروٗرَت کیٚنٛہہ یُس یُس تۄہہِ لَگوٕ یہِ تۄہہِ وۅنۍ ووٚنوٕ یہِ آسہِ پگاہ ریڈی اَہَن حظ ٹھیٖک حظ آدٕ حظ تُلِو تُلِو بِہِو رۅبس